اَگر أسۍ کیٚنٛہہ کَرو بَڈِیٚن خصوٗصِیَت یِم یِیٚتہِ سٲنۍ زٔمِیٖن دار یہِ کٲم کران چھِ ییٚمہِ ساتہٕ یِمَن ہُنٛد زِنٛدَگی ہُنٛد دۄہ دۄہ نیران چھُ یِیٚتہِ چھِ اَگر باراموٗلاہَس منٛز کَتھ کَرو ییٚتہِ چھِ سارِوٕے کھۄتہٕ بوٚڈ بارٕ زاے یہِ سٲنۍ فرٛوٹ امبٔرۍ چھِ نیران ییٚتہِ ییٚتہِ چھُ سون وِیٖٹ دانہِ توٚمُل یُس اَسہِ ٲبی زٔمیٖن منٛز نیران چھِ یِیٚتہِ چھِ سٲنۍ کیٚنٛہہ سَبزِی نیران ٹماٹَر چھِ نیران ہاکھ چھِ نیران مۄنٛجہِ چھِ نیران پَپرِ چھِ نیران یا کیٚنٛہہ تِم یِمن پیٚٹھ کِتھٕ پٲٹھۍ چھِ أسۍ پَننہِ ٹیکنالجِی استعمال کران وۅنۍ اَگر وُچھو أسۍ ٲسۍ نہٕ اَمبٕرۍ کُلیٚن دوا چھکان کیٛاہ مگر اَز چھِ ییٖژ ٹیکنالوجِی اَز چھِ دواہَن ہُنٛد سیٖزَن اَز یَتھ دۅہَس منٛز یہِ چَھکو یَتھ موقعس منٛز یہِ ترٛاوَو یہِ کھاد بارَامُلا ڈِسٹرکَس منٛز چِھ سارِوٕے کھۄتہٕ بٔڈ بارٕ مٔنٛڈِی ہنٛدوستانٕچ یہِ مٔنٛڈِی چھِ فرٛوٗٹ مٔنٛڈِی